مےٚ سَا چھِ شِکایَت مےٚ کَرو آرڈَر تَتھ ہَسا ٲسۍ ڈیٚلؤری ڈیٹ ہَسا اوس تَتھ تُرٛواہ جُلے مگر ییٚلہِ بہٕ ؤنکٮ۪س چھُس دِوان یَتھ پٮ۪ٹھ نظر اٮ۪پلِکیشنہِ پٮ۪ٹھ سۄ ہَسا چھِ ہاوان ژےٚ سَا گوٚمُت چھِ آرڈَر مگر مےٚ سَا روٚٹ نہٕ سُہ ٹوٹَل کِہینۍ تہٕ بہٕ چھُس دَپان مگر ہَپٲرۍ چھِ مےٚ کٔرمٕژ آن لاین پیمَںٛٹ تہِ ہَسا چھِ مےٚ کٔرمٕژ سۄ چھِ مےٚ کٔرمٕژ برونٛٹھ پہن آن لاین پیمَنٛٹ تہٕ بہٕ چھُس دَپان بہٕ کیاہ ہیٚکہٕ وۄنۍ کٔرِتھ اَتھ متعلق تہٕ ہَپٲرۍ ہَسا چھِ مےٚ ضروٗری یہِ آرڈَر مےٚ سَا چھِ یہِ سُہ آرڈَر مےٚ سَا چھِ دوٚیہِ دۄہِہ مطلب یہِ لاگُن یہِ چھُ مےٚ اَکھ یہِ چھِ پٮ۪نٛٹ اَکھ یہِ چھِ مےٚ لاگُن تہٕ بہٕ کیاہ ہٮ۪کہٕ متعلق اَتھ کٔرِتھ بہٕ چھِس مہربٲنی کٔرِتھ کَران یہِ گُزٲرِش اَکھ یہِ ہیٚکہِ جلدی کٔرِتھ